بہٕ ہسا کوٚرُس أمۍ چیٖزن مجبوٗر گاڈنِنٛگ کرنہٕ خٲطرٕ تِکیازِ یِم زن اَسہِ أنٛدۍ پٔکۍ گام چھِ مثلن بہٕ ہسا چھُس روزن کھِرم یہِ چھُ میٲنِس گامس ناو اتھ أنٛدۍ پٔکۍ ہسا چھِ پانٛژھ شیٚے گام یِم زن سانہِ کھۄتہٕ واریاہ برونٛہہ یا ڈیٚولَپٕڈ چھِ تِم کیازِ چھِ اَسہِ برونٛٹھ تِکیازِ تِم ہسا ٲس یہِ گاڈنِنٛگ سانہِ کھۄتہٕ برونٛہہ کالہِ پؠٹھ کران پتہٕ ہسا پرٛوژھ مےٚ واریاہن ہے یِم کیازِ چھِ برونٛٹھ یِم کِتھ کٲٹھۍ چھِ اَسہِ برونٛٹھ اَسہِ ہے چھِ یِہنٛدِ کھۄتہٕ زیادٕ زٔمیٖن پتہٕ ہسا وون مےٚ أکۍ مٲہرن أکۍ دوٚپُن زٔمیٖن چھو تۄہہِ یِہنٛدِ کھۄتہٕ زیادٕ مگر تۄہہِ نسا چھُو تگان اِستعمال یہِ زٔمیٖن کرُن کینٛہہ مےٚ دوٚپُس مطلب تُہنٛدِ وننُک مطلب کیاہ چھُ تٔمۍ ووٚن یُس تۄہہِ یہِ زٔمیٖن چھُ اتھ رُیِو تُہۍ کُلۍ مثلن ژوٗنٛٹھۍ کُلۍ چھِ ڈونۍ کُلۍ چھِ بادم کُلۍ چھِ یا واریاہ تِم کُلۍ چھِ یِمن زن اکھ اَصٕل فصٕل نیران چھُ یتھ زَن پتہٕ سیٹھاہ رۄپاے چھِ یِوان اَمہِ پتہٕ ہسا کٔر مےٚ کٲم اَمہِ پتہٕ ہسا کٔر مےٚ پنٕنِس زٔمیٖنس پؠٹھ سؠٹھاہ محنت تہٕ روٚے مےٚ ژوٗنٛٹھۍ کُلۍ کینژس رُیِم ڈونۍ کُلۍ تہٕ یُس ژوٗنٛٹھۍ کُل چھُ یہِ ہسا چھُ ستہِ وٕہٕرۍ یا ٲٹھہِ وٕہٕرۍ پنُن فصٕل دِوان یِتھٕے کٲٹھۍ چھُ ڈونۍ کُلۍ تہِ پنٕنِس موقعس پؠٹھ فصٕل دِوان ژوٗنٛٹھۍ کُلۍ چھِ ہسا ژوٗنٛٹھۍ کُلۍ چھِ یِم ہسا چھِ پیٚوان والٕنۍ اتھہٕ سۭتۍ ییٚلہِ زن ڈونۍ کُلۍ چھِ یِم چھِ پیٚوان چھانٕنۍ ژوٗنٛٹھؠن ہسا چھِ کٲم پیٚوان کرٕنۍ یِمن ہسا چھِ پیٚوان ؤرۍ یس منٛز دوا پانٛژھ دہ کرٕنۍ یوٗت کال یِم رنٛگ کھسہِ برابر تمہِ پتہٕ چھِ پیٚوان یِم والٕنۍ تہٕ پتہٕ چھِ پیٚوان یِم مُختٔلف مٔنڈین منٛز سوزٕنۍ یِم زن کٔشیٖر منٛز تہِ چھِ تہٕ آوُٹ سایڈ کٔشیٖر تہِ چھِ کٔشیٖر منٛز چھِ مثلن سوپور چھِ مٔنٛڈی شُپین چھِ اَسلام آباد چھِ کۄلگامہِ چھِ یِتھٕے کٲٹھۍ چھِ باقین باقین جایَن تہِ مٔنٛڈی یِمن منٛڈین منٛز کیاہ کٲم چھِ گژھان ییٚلہِ أسۍ پتہٕ یِمن پنٕنۍ ژوٗنٛٹھۍ پیٖٹ بونٛٹھ کُن چھِ واتناوان اتھ ہسا چھِ جان رۄپاے یِوان ییٚمہِ سۭتۍ زن اَسہِ رۄپاے تہِ چھِ میلان تہٕ سون گاڈنِنٛگ یۄس زَن چھِ یہِ شوق تہِ چھُ پوٗرٕ گژھان